اَسہِ حظ چھُ پارکہٕ حظ اوس میٛون خانٛدار گوٚو ہیٛچھنہِ تٔمۍ ہیٛچھ پارکہٕ بَناونہِ اَسہِ اوس رشتہٕ دار اَکھ پارک بَناوان سُمبلس منٛز تہٕ پتہٕ گوٚو میٛون خانٛدار بنٛڈٕ پورِ پٮ۪ٹھ اور تہٕ ہیٛچھُن أمۍسٕے رِشتہٕ دارس نِش ماستُر بوے اوسُس تہٕ ہیٚچھُن تہٕ پتہٕ حظ کٔے گٔے کٲم ییٚلہِ أمۍ پارٕک ہیٚچھنا ہیٛچھنو تٔمۍ ہیوٚچھ تٔمۍ تہِ دۅن ژۅن رٮ۪تن کِتھٕ کٔنۍ کیٛاہ چھِ یِم میٛون ماستُر بوے پارٕک بناوان پوش لاگان پتہٕ حظ ہیوٚچھ تٔمۍ تہِ وۅنۍ چھُ سُے پارکہٕ میٛون خانٛدار بناوان تہٕ غلام رسول بٹ تہٕ وۅنۍ حظ چھِ أسۍ تہِ بَنٛڈٕ پوٗرِس منٛز یِمن پارکہٕ آسان مےٚ تہِ حظ ہیوٚچھ پتہٕ أمۍسٕے خانٛدارس نِش مےٚ دوٚپ یہِ چھُ مرد اَزچھِ زٔنۍ تہٕ مرد مطلب بَرابر کٲم کَران مےٚ دوٚپ یہِ خانٛدار چھُ پارکہٕ بناوان بہٕ کیٛازِ روزٕ أمِس محتاج بہٕ تہِ زٮ۪نہٕ رۄپیہِ دَہ مےٚ حظ ہیوٚچھ أمۍسٕے نِش تھوٚمس نظر پارکہٕ بنہٕ آسٮ۪س گَرِ بناوٕنۍ پارٕک مےٚ دوٚپ أمِس أسۍ بَناوو گَرِ تہِ تہٕ مےٚ حظ تھٲو أمِس گَرے نظر یہِ کِتھٕ کٔنۍ کیٛاہ چھُ لاگان گۄڈٕ درمُن پارک بناوان پتہٕ کِتھٕ کٔنۍ چھُ پوشہِ نِہٲلۍ لاگان تہٕ مےٚ حظ تھٲو نظر تہٕ مےٚ تہِ حظ کٔر ہیوٚچھ أمۍسٕے نِش وۅنۍ حظ چھَس بہٕ تہِ أمِس مَدتھ دِوان ییٚلہِ یہِ پارکہٕ آسان کُنہِ جایہِ بَناوٕنۍ تہٕ یہِ چھُ مےٚ پتہٕ وَنان یِتھٕ کٔنن بہٕ تہِ حظ چھَس گَژھان تہٕ بہٕ تہِ چھَس بَناوان تہٕ أمۍ میٛون خانٛدار حظ چھُ وۅنۍ مان ژٕ یُس فون کَریس وَنٮ۪س دوس یار دوس یا بوزان چھِ فلٲنۍ چھُ بَناوان پارٕکہٕ تہٕ وۅنۍ حظ چھِ أسۍ بنٛڈٕپوٗرِس منٛز بَناوان پارکہٕ تَتہِ تہِ تہٕ سُمبل تہِ چھِ کٲم تٔمِس یِوان بَناوان چھُس سُہ پارکہٕ لاگان گۄڈٕ درٛمُن تِمن اَنان کانٛہہ اَنان مخمل درٛمُن کانٛہہ اَنان یہِ عام درٛمُن چھِ أڑۍ لاگان ؤسِت تہٕ وۅنۍ حظ چھِ سُہ تہِ لاگن تَرٛاوان چھِس میٚژ تہٕ تِتھٕ کٔنۍ حظ چھُ سُہ زیادٕ لَمان اَتھ درٛمُن چھُ تِتھٕ کٔنۍ کوٗشش کَران جل جل چھُ سُہ یِوان تہٕ چھُ لاگان سُہ درٛمُن بَناوان چھُ یہِ پارک آب چھِس دِوان سۭتۍ سۭتے تہٕ یِوان چھِ دۅن ترٛٮ۪ن دۄہن کَران کوٗشش اَتھ آب دِنس تہٕ پانَے کیٛازِ یہِ چھُ آسان أمۍ رٔٹمٕژ ژٔٹتھ یہِ پارک چاہیے دَہ ساس پانٛژ ساس وُہ ساس اَڑٮ۪ن چھِ ترٕٛہ ساس تہِ کھسان ییٚمِس یوٗت پوٚٹ پارک آسہِ یہِ حظ چھُ یِمن پوش پوشو واریاہ محنت موٚزوٗرۍ ہٮ۪تھ رَٹان تہٕ پتہٕ چھُ پوشن ہُنٛد الگ گنٛڈان پوش کوٗتاہ کھسہِ کُس کوٗتاہ کٕم پوش لاگہِ یِمن منٛز حظ چھِ ؤسِتھ کٔھسِتھ تہِ یہِ پوش نِہٲلۍ تہِ حظ چھِ وۅنۍ أسۍ گَری وۄپداوان کیٛازِ اوٚتانۍ أسۍ گَژھان یہِ ہٮ۪وان یارس دوسس ہٮ۪وان یُس یہِ پارک اوس بَناون تِمنٕے ہٮ۪وان پوشہٕ نِہٲلۍ تہٕ اَنان أسۍ رَوان ٲسِک سُہ واس اَسہِ جادٕ درٛۅگ گَژھان وُنۍ چھِ أسۍ گَرِ پوشہِ نِہٲلۍ بَناوان یہِ میٛون خانٛدار تہٕ نِوان چھُ تہٕ بَناوان چھُ یہِ خلقن پارکہٕ وَنان چھِس یُس فون کَرٮ۪س وۅنۍ چھُ أمۍ فون نمبر دیمُت تِمن ہیے کیٚنٛہہ چھُنہٕ پتہٕ چھِ ہٮ۪وان اَکھ گَرٕ وول بیٚیِس گَرٕ وٲلِس یہِ نمبر دَپان چھِس اَسہِ چھِ پارک بَناوٕنۍ تُہۍ کٔرتو تٔمِس فون پتہٕ چھُ یہِ میٛون خانٛدار گَژھان ایڈرَسَس پٮ۪ٹھ تہٕ بَناوان تِمن پارکہٕ تہٕ چھُ یہِ حظ أتھۍ منٛز پۄنٛسہٕ کَماوان تہٕ وُنۍ چھِ اَسہِ مگر کٲم چھِ شُکُر رۅبس کُن کٲم چھِ یِوان رٮ۪تہٕ کالہِ اَسہِ گُتٕج تہٕ رۄپیہِ دَہ تہِ چھِ أسۍ زٮ۪نان شُکُر رۅبس کُن اَتھ پارکہِ پٮ۪ٹھ محنت کَران تہٕ بَناوان چھِ تہٕ بیٚیہِ حظ چھِ أسۍ کَران کٲم وُنہِ آسہِ کٲنٛسہِ تہِ مان بٔڈ پارک اَڑٮ۪ن چھِ آسان لۅکٹٕے پارک کٔمِس کوٗتاہ پۄنٛسہٕ کَھسان تہٕ أسۍ حظ چھِ تِم چھِ مگر دِوان حظ چھِ پۄنٛسہٕ پتہٕ أڑۍ چھِ لاگان اَکُے قٕسٕم پوش أڑۍ چھِ لگان رنٛگ بہِ رنٛگی پوش اَتھ منٛز حظ چھِ کھٔسِتھ أڑۍ چھِ شوقہٕ سان لاگان سنٛگتر کُل تہِ تہٕ چھٔترِ کُل تہِ شو موٗجوٗب وۅنۍ حظ چھِ أسۍ لاگان سُہ تہِ تہٕ بَناوان چھِ یِم پارکہٕ وۅنۍ حظ گٔے عام یِم پارکہٕ وۅنۍ چھِ اَز سٲری ژھانٛڈان دَپان چھِ گۄڈٕنٮ۪تھ گَژھِ آسُن آنٛگُن ییٚلہِ اَصٕل آسہِ مکانس چھِ تیٚلہِ شوٗب اَدٕ حظ چھِ وۅنۍ چھِ سٲری لاگان یِم پارکہٕ بَناوان مگر اَتھ گَژھِ نہٕ گاسہٕ زیادٕ لَگُن گاڑِ گسہِ لگٮ۪س پَکُن یہِ لگٮ۪س تیٚلہِ چھُ یہِ گَلان یہِ درٛمُن تہٕ اَتھ چھُنہٕ اَتھ چھُ آسان بِہُن بیٚہہِ عٲش کٔرِتھ مگر یہِ زیادٕ گَس گَژھِ نہٕ اَتھ لَگُن کِہیٖنٛۍ تہٕ تیٚلہِ چھُنہٕ یہِ درٛمُن تِتھٕ کٔنۍ یِوان کِہیٖنٛۍ تہِ اَسہِ حظ ٲسۍ سایڈس أکہِ گَری بَنٲمٕژ پارٕک تَتھ حظ آو تٮُ۪تھ درٛمُن تَتھ ٲسۍ میٚژ تہِ اَصٕل یہِ تہِ مگر سُہ حظ گوٚل تَتھ حظ لوٚگ گاڑِ گَس تَتھ حظ لوٚگ اِنسان گَس پَکُن زیادٕ اَپٲرۍ یپٲرۍ تہٕ سُہ حظ گوٚل تَتھ وَنہِ حط کٔر تَتھ کوٗشش نَیہِ سرٕ مےٚ بیٚیہِ لاگٕنس تہٕ وۅنۍ چھَنہٕ آسان کٲنٛسہِ ہمسایس جاے پوٚژھ یِوان گٲڑۍ تھاونس سُہ حظ چھُ اَنان یوٗرۍ اَسی ییٚتھۍ سٲنۍسٕے آنٛگنس منٛز اَسہِ حظ چھِ پٮ۪وان پنٕنۍ گٲڑۍ کھالٕنۍ أتھۍ درٛمنس پٮ۪ٹھ تَمی حظ گوٚل تَتھ وۅنۍ حظ چھَس بہٕ کوٗشِش تَتھ بیٚیہِ کَران واپس تَتھ یِیہِ درٛمُن لوگمس وۅنۍ حظ لاگس بیٚیہِ ہنا سونٛتہٕ اَز ما یِیہِ سونٛتہٕ لاگس بیٚیہِ لاگس یہِ پوش یِمو پوش ٲسۍ رُیمِتۍ تِم ژھٕنۍ اَز اَسہِ کٔڈِتھ تہٕ اَکھ پوشہٕ نِہٲلۍ چھِ سۅ چھِ یِوان ونٛدس تہِ روزان سُہ حظ چھِ میٚروٗم کلر سۅ چھِ ونٛدس تہِ روزن لیٚدُر تہٕ بیٚیہِ چھِ اَصٕل گُلہِ اختاب تِم تہِ حظ چھِ أسۍ رُوان شو موٗجوٗب تِم چھِ وارِیاہ شو گَژھان تَمہِ سۭتٮ۪ن تہٕ چھِ أسۍ حظ یِم پارکہٕ رٮ۪تہٕ کالہِ بَناوان سارنٕے بیٚیہِ چھِ یہِ پالتھیٖنس تل مان ژٕ تھاوان یِم پوشہٕ نِہٲلۍ اَتھ تہِ حظ چھِ محنت وارِیاہ یہِ اَتھ تہِ حظ چھِ اگر گَری آسان نفر تہٕ تِمَے بَران یِم پوش اَتھ منٛز اگر نہٕ تہٕ تیٚلہِ چھِ پٮ۪وان موٚزوٗرۍ پٮ۪ٹھ اَنٕنۍ اَتھ یِم پالتھیٖنن منٛز یِم پوشہٕ نِہالہِ برنہِ آ چھِ حظ أسۍ یِہٲے کار کَران